میٛٲنۍ بٔڑ اَکھ کامیٲبی چھِ بہٕ چھَس اَکھ اُستاد بہٕ چھَس پرٛیویٹ سکوٗلسٕے منٛز پَرناوان مےٚ چھنہٕ زیادٕ پوٚرمُت کینٛہہ بہٕ چھ مےٚ چھِ گریجویشَن کٔرمہٕ مےٚ چھُ باسان یہِ اُستاد چھےٚ یہِ چھِ میٛانہِ خٲطرٕ اَکھ فخر فخرُک چیٖز بیٚیہِ چھَس بہٕ اَکھ قران تہِ بَچَن پَرناوان کینٛژھَن کینٛہہ بَچہِ گرُپ بَچہِ دَہ وُہ تِمَن چھَس بہٕ قران پَرناوان یہِ تہِ چھِ مےٚ باسان بہتر چیٖز تِکیٛازِ خۄدایَن چُنہٕس حظ بہٕ امہِ خٲطرٕ پَرناو میون کَلام یہِ چھُ اَکھ بہتر چیٖز مےٚ باسان اَتھ پٮ۪ٹھ چھِ مےٚ فخر گہ